وعلیکم السلام السلام علیکم آ ٹھیٖک پٲٹھۍ زٕ چھکھا ٹھیٖک آ خٲرٕے چھُ ؤنِو حظ شُرۍ تہِ ٹھیٖک شُرۍ تہِ ٹھیٖک سۄنۍ تہِ ٹھیٖک اَوا اَوا خاندرٕچ کٔرِو وۄںۍ کٔرِو خاندرٕچ کٔرِو تیٲریہ اۭں وۄںۍ کَرو پیٛالَس ویٛالَس ترٛاوَو سُہ کَرو یَکجاہ وۄںۍ سورٕے تہٕ وۄںۍ کٔرِو خاندرٕچی تیٲری مےٚ دوٚپ سورٕے کَرو اہن حظ اَسہِ دَپیو خاندر یہِ پیٛالَس ترٛاوَو تہٕ سٲرٕے سٲرسی کَرو یَکجاہ وۄںۍ چھُو دپان پیٛالَس ترٛاوَو تہٕ اَچھا اَدٕ حظ اَدٕ تے چھُ پوٚز تِم کَرِنا زیوٗٹھ تِم کَرِنا زیوٗٹھ کِنہٕ ژھوٚٹٕے کَر تِم کَرَن نہ حظ تِمَن چھُ نٔوِس رٮ۪تَس منٛز اَگستَس منٛزا

اَچھا نہ زیوٗٹھٕے کٔرۍوا کِنہٕ ژھوٚٹ کٔرِو

پرواے چھُ پرواے چھُنہٕ کینٛہہ پرواے چھُنہٕ کینٛہہ تُہۍ بَچاوَو ژٕ تہِ بچاوَتھ بہٕ تہٕ تِم تہِ بچا کینٛہہ چھُنہٕ پَہ کینٛہہ چھُنہٕ پرواے بہٕ بچاوَو تُہۍ تہِ تہٕ تِم تہِ بوٗزتھا ہے نہ ژٕ چھُکھ نا وَنُن تیٚلہِ نا بہٕ وَنکھ نا یُتھ نہٕ داج واج یہِ چھِ کَتھ اَتھ منٛز صُبحَن نَے گَژھِ رِشتہٕ جہ زیٹھُن آ تُہۍ وَنیو پٔتۍمہِ دۄہ داج چھُنہٕ اَسہ ضوٚرَتھ کینہہ اَسہِ چھِ صرف کوٗر زرا کوٗر ضوٚرَتھ اچھا کینہہ نہٕ حظ چھُ پرواے تِمن حظ وَنو تہٕ تۄہہِ کٔژ نَفر چھُ پٕلا وۄںۍ کٔژ نَفر یِیِو وارٕکار

ژھوٚٹٕے کَرٕوا کِنہٕ زیوٗٹھ کۭتیٛاہ نَفر گَژھن آسٕنۍ

کینہہ چھُنہٕ پرواے ول بہٕ دپہٕ تِمن داج واج ووٚن تِمو داج واج ہٮ۪تھ بوٗزتھا داج واج گَژھِ نہٕ آسُن کینہہ اورٕ یور بوٗزتھا سختی چھِ سختی چھِ داج واج نہٕ سورٕے اورٕ یورٕ کُنہِ طریٖقہٕ تہٕ داج واج گَژھِ نہٕ یُن ہٮ۪نہٕ کینٛہہ آ یہِ چھُ پوٚز غریب کورِ چھَنہٕ اَمہِ سۭتۍ وَسان کینہہ أمِس چھِ غریب کورِ بِچارِ پٮ۪وان پَتھر اَمہِ سۭتۍ ییٚلہِ داج چھِ دِوان

اے یِتھٕ یِتھ کٔٹھۍ کیٛاہ اچھا اَمۍ پَتہٕ نیر ژٕ پٔشراو تہٕ خۄدایس نہ تیٚلہِ چھُنہ یُن ہُہ اور ہا چھُنہ تیٚلہِ یُن تُہۍ کَر یِیِو تُہۍ

تُل حظ تُل تُل بِہِو خۄدایس حوالہ تُل